ہٮ۪لو السلام علیکُم ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ چھُو حظ اَہَن حظ اَصٕل پٲٹھۍ تُہۍ أسِو حظ گَرِ ٹھیٖک آ بہٕ حظ چھَس رِہان سجاد چھُو نہٕ حظ آچھا آچھا مٔمی چھُو حظ ٹھیٖک گَرِ چھُوا سٲری ٹھیٖک اَہَن حظ أسۍ حظ ٹھیٖک اَصٕل پٲٹھۍ یہِ وَن تہِ حظ مےٚ اوترٕ ہے تُہۍ حظ ٲسوٕے نہٕ اوترٕ دُکانَس پٮ۪ٹھ پانہٕ تہٕ بہٕ آیے یَس اوترٕ مےٚ ترٛایے تَتہِ آرڈَر عیٖد چار چھِنہٕ حظ پٮ۪ٹھ عیٖد چار مےٚ واپَس گژھان مےٚ چھِ مطلب سورُے تیوٗت چھُنہٕ مےٚ مےٚ واریاہ زیادٕ حظ مَکلیومُت اہن حظ پٮ۪ٹھ روٗدۍ پٮ۪ٹھ حظ روٗدۍ عیٖز یورٕ کٔژ تام دۄہ بیٚیہِ چھِ مےٚ یہِ واریاہ یِم یِوان کَسٹَمَر کورِ وورِ یِمَن چھِ آسان یہِ ضوٚرَتھ تۄہہِ کوٗتاہ حظ تھوٚوُ فِم گولڈَن فِم مےٚ ہُہ کِٹی سٮ۪ٹ چھِنہٕ حظ بیٚیہِ ڈَب تِم بٔڑۍ لۄکٕٹۍ تہٕ

فِیَر این لَولی اۭں فِیَر این لَولی یِم کۭتیٛاہ حظ تھٲیوٕ تۄہہِ آ بَہہ سَتھ اے تۄہہِ چھُ کَم تھوٚمُت واریاہ یُس یہِ یہِ گولڈَن فِم یِم ٲسۍ کَم سے کَم ژوٚوُہ تھاوٕنۍ ژوٚوُہ پیٖس حظ مےٚ چھِنہٕ حظ پانہٕ یہِ مےٚ بہٕ کیٛاہ بُتھ دِمہٕ تِمَن تیٚلہِ تِم چھِ گژھان مےٚ واپَس تِم چھِ وَنان وٕنۍ بیٚیہِ کیٛاہ حظ تھوٚوُ تۄہہِ بیٚیہِ کیٛاہ حظ تھوٚوُ آ اَہَن حظ اَہَن حظ ٹھیٖک حظ چھِ بیٚیہِ آ ہَے سُہ حظ چھُو واریاہ کَم تھوٚمُت وٕچھ حظ اے بہٕ مہٕ حظ ہٮ۪کہٕ بیٚیہِ کُنہِ جایہِ گٔژھِتھ کیٛازکہِ بہٕ چھِ اَنان اَتی سورُے مےٚ چھِ پَے اَدٕ اَتہِ چھِ اَتہِ چھِ آسان اَصٕل مال تہٕ بہٕ مَہ ہٮ۪کہٕ بیٚیہِ کِس جایہِ حظ گٔژھِتھ تیٚلہِ کُس دی پَتہٕ بیٚیہِ کِس جایہِ بیٚیہِ چھِ آز عیٖدۍ ہُنٛد چار وٕکٮ۪س ہیٚکہِ نہٕ مےٚ کٕہۭنۍ حظ دِتھ مےٚ چھُ کَر ترٛومُت آرڈَر حظ تُہنٛدۍ تُہۍ کٔرِو حظ بیٚیہِ کٔرِو حظ کینٛہہ مگر مےٚ تھٲیِو حظ اَتھ بیٚیہِ زٕ ژور کٔرِو حظ یہِ تُہۍ کٔرِو بٕتھِ اۭں بٕتھِ کٔرِو حظ تُہۍ باپٲرِس سۭتۍ باپٲرِس سۭتۍ کَتھ وٕچھِو سُہ کیٛاہ وَنہِ اَدٕ حظ ٹھیٖک حظ چھِ تیٚلہِ کَر حظ یِم بہٕ اَدٕ حظ ٹھیٖک حظ چھِ اَدٕ حظ السلام علیکُم اَدٕ حظ ٹھیٖک